تُہۍ ؤنۍ تو مےٚ تُہۍ کیازِ چھُو یَژھان اسہِ سۭتۍ کٲم کَرُن جواب جناب بہٕ چھَس یَژھان تُہنٛز کَمپٔنی سۭتۍ یا تۄہہِ سۭتۍ ییٚمہِ موٗجوٗب کٲم کَرٕنۍ تِکیٛازِکہِ مےٚ چھِ پَتہ مےٚ منٛز کٕم صلٲحیت چھِ تہٕ تُہنٛز کَمپٔنی کٕم صلٲحیت چھِ ضروٗرت تِکیٛازِ کہِ تُہنٛز یُس کَمپٔنی چھِ سُہ چھِ وُنکیٚس وادی منٛز گۄڈٕنِکِسۍ نمبرَس پٮ۪ٹھ تُہنٛز کَمپٔنی منٛز یِم تہِ وُنِس تام ہایَر گٔے یِم تہِ وُنِس تام تُہنٛز کَمپٔنی سۭتۍ جُڑِتھ چھِ تِمَن منٛز چھِ تِم خصوٗصِیات لَبنہٕ یِوان یِم زَن نہٕ عام کَمپٔنِیَن ہِنٛدیٚن لوٗکَن منٛز چھِ لَبنہٕ یِوان کِہیٖنۍ تِکیٛازِکہِ تۄہہِ زَن یُس ٹایِم مَنیجمیٚنٛٹ چھُ وَقتُک صحیٖح اِستعمال سُہ چھُ تُہنٛدیٚن کَمپٔنی ہِنٛدیٚن ہَر لَکٹہِ کیٚو بٔڑِس مُلٲزمَس تَتھ پٮ۪ٹھ ہَتھ پٔرسَنٛٹہٕ کنٛٹرول دوٚیِم چیٖز یُس زَن مےٚ منٛز موٗجوٗد چھُ سُہ چھُ کہِ مےٚ چھُ کَتھ باتھ کَرنُک ہُنَر چھُ مےٚ منٛز واریاہ زیادٕ بہتر ترٛیٚیِم چیٖز یُس زَن مےٚ منٛز موٗجوٗد چھُ سُہ چھُ کَمپیٚوٹَر نالیج تِکیٛازِکہِ آزُک دوٗر یُس چھُ یہِ چھُ کَمپیٚوٹَرُک دوٗر تہٕ پرٛیٚتھ کانٛہہ لَکٕٹۍ بٔڑ کٲم چھِ کَمپیٚوٹَر کہِ مَدتہٕ یِوان کَرنہٕ تہٕ مےٚ چھِ پننِس پانَس پٮ۪ٹھ بھروسہٕ کہِ بہٕ روزٕ نہٕ اَتھ مُقابلَس منٛز پَتھ کِہیٖنۍ تہٕ امہِ علاوٕ یُس زَن مےٚ باسیٛاو بہٕ چھُس تُہنٛز کَمپٔنی خٲطرٕ ٲں سیٚوٹیبٕل سُہ چھُ یہِ زِ مےٚ چھِ پَتہ کہِ اگر مےٚ کوتاہ تہِ مُشکِل ٹاسٕکۍ یی دِنہٕ کۭژاہ تہِ مُشکِل کٲم یی پٕشراونہٕ بہٕ کَرٕ حدٕ کھۄتہٕ زیادٕ کوٗشِش سۄ کٲم اَنجام دِنَس